اَلسلام علیکُم اگر حظ اَکھ زٔنۍ آسہِ سۄ حظ ہیٚکہِ آسٲنی سان پنٛنہِ فیملی ہٮ۪لف کٔرِتھ سۄ ہیٚکہِ اَکھ فارم بنٲوِتھ گاڈٕ فارم تہٕ سۄ ہیٚکہِ سۄ آسٲنی سان تَتھ منٛز بیول تٔرٲوِتھ تہٕ ہیٚکہِ سۄ تِمہٕ وۄبدٲوِتھ تِکیٛازِ تَتھ چھِ واریاہ کِیَر پٮ۪وان کَرُن تِکیٛازِ سُہ چھُنہٕ نٮ۪بر نیرُن کٕننہِ کِہیٖنۍ تہِ نہٕ سُہ چھِ کٕنُن تٔتی فارمس نِش یا باقٕے لوٗکھ تہِ چھِ یِوان گۄڈٕ چھِ تٔمس کٲم کَرٕنۍ تٔمس چھِ ہیوٚن بیول موٗلی بیٚیہِ چھُس بناوُن فارم تِکیٛازِ تَتھ سۭتۍ ہٮ۪کن زٕے نفر لٔگِتھ اگر اَکھ اَصٕل یہِ زٔنۍ آسہِ سۄ کَرِ واریاہ کِیَر تَتھ بیٚیہِ کَرِ کٲم بیٚیہِ ہٮ۪کہِ سۄ سۄ ہٮ۪کہِ بیٛیہِ کٲم کٔرِتھ گۄڈٕ چھُ تٔمِس تَتھ بیول وَوُن بیٚیہِ چھُس آب تھاوُن بیٚیہِ چھِس تَتھ نظر تھاوٕنۍ بیٚیہِ چھُس دوا تھاوُنۍ بیٚیہِ چھُس تِمَن پھَل دیُن ٹایمَس ٹایمَس پٮ۪ٹھ تہٕ پتہٕ ییٚلہِ ٹایِم پنُن واتہِ تہٕ تَمہِ منٛز چھِ پٮ۪وان تِم گاڈٕ کَرنہِ نٮ۪بر تہٕ تِم چھِ گَژھان کٕننہِ لایِک تٔمِس چھُنہٕ نٮ۪بر تہِ نیرُن کِہیٖنۍ تہِ نہٕ تٔمِس واتن گرٛاہک توٗرۍ تِکیٛازِ تَتھ منٛز چھُ یُس سُہ بیول گَژھان چھُ سُہ چھُ وَسان تَتھ چھِ بَنان واریاہ بجہِ گاڈٕ اَکھ زٔنۍ ہیٚکہِ آسٲنی سان پنٛنِس گَرس منٛز روٗزِتھ تہٕ پنٛنہٕ فیملی واریاہ مَدت کٔرِتھ یِمہٕ گاڈٕ وۄبداونَس منٛز تِکیٛازِ اَکھ زٔنۍ ہیٚکہِ نہٕ زٔنۍ ہیٚکہِ نہٕ سمندَرَس پٮ۪ٹھ گٔژھِتھ تہٕ پتہٕ أنِتھ گاڈٕ کِہیٖنۍ نہٕ یہِ چھُ تٔمِس واریاہ سَہل طٔریٖقہٕ تہٕ سۄ اَننایہِ گاڈٕ بیول بیٚیہِ بناوَن اَکھ فارَم تَتھ فارمَس چھِ تٔمِس دیکھ بال کرٕنۍ تَتھ چھُ وَقتس پٮ۪ٹھ آب تھاوُن ٹھیٖک آب تھاوُن تَمہِ تِمَن چھُ گاڈَن پھل تھاوُن تِمَن چھُ موٚکُر آب کَڑُن نٮ۪بَر تہٕ اَصٕل آب ترٛاوُن تہٕ بیٚیہِ چھِ تِمَن کَرٕنۍ کٲم پھَل چھُ تِمَن ٹایمَس ٹایمَس پٮ۪ٹھ دیُن اَکھ اِنسان ہیٚکہِ واریاہ زیادٕ کَمٲوِتھ فِشِنٛگ یَتھ پٮ۪ٹھ گاڈٕ رَٹنَس پٮ۪ٹھ اَجہِ زَنہِ چھَنہٕ ہٮ۪کان گاڈٕ رٔٹِتھ کِہیٖنۍ تِنہٕ وۄنۍ چھِ اَجہِ زَنہِ تِم تہِ آسان تِم چھےٚ گاڈ گِفٹٕڈ آسان یِمہٕ نایہِ پٮ۪ٹھ گاڈٕ چھےٚ رَٹان تِم تہِ چھِ کَران پنٛنٮ۪ن فیملی چھِ تِم کَران واریاہ مَدت تِمو گاڈٕ رٔٹِتھ چھِ تِم کٕنان بازرَن منٛز مےٚ چھےٚ وٕچھمَژٕ واریاہ زَنہِ یِمہٕ دۄہس چھِ آسان گاڈٕ پھوٚتھ ہٮ۪تھ تہٕ بِہِتھ چھِ آسان تٔتی کٕنان چھےٚ آسان بازرَس منٛز یِمن گاڈَن منٛز چھِ واریاہ طاقت اگر اَکھ زٔنۍ پانَس تہِ گاڈ کھیٚیہِ تٔمس روزِ صحت واریاہ ٹھیٖک اِس لیے یۄس تہِ زٔنۍ مطلب پنٛنِس گَرِکٮ۪ن بٲژن فیملی مَدت چھِ یَژھان کَرُن سُہ ہیٚکہِ وارِ آسٲنی سان اَکھ گاڈٕ فارم ترٛٲیِتھ تَتھ چھُ ترٛاوُن بیول بیٚیہِ چھُس کَرُن تَتھ وقتہٕ پتہٕ وقتہٕ کِیَر تِکیٛازِ ییٚلہِ تَتھ کِیَر گَژھِ سُہ کَرِ کٲم یُس ییٚلہِ تَتھ سُہ کِیَر گَژھِ تَتھ یِیہِ واریاہ اَصٕل فٲیدٕ تٔمِس یی واریاہ اَصٕل پونٛسہٕ تہٕ یِم پونٛسہٕ تٔمِس واریاہ ضۄرَتھ لَگن تہٕ سُہ ہیٚکہِ اَکھ فیملی تہِ ترٛٲیِتھ تَتھ پٮ۪ٹھ پکنٲوِتھ تِکیٛازِ اَکھ فیملی چھےٚ سۄ واریاہ اَصٕل فیملی گَژھِ تَتھ پٮ۪ٹھ سۄ ہیٚکہِ سۄ پکنٲوِتھ اَکھ اصٕل فیملی فیملی ہیٚکہِ سۄ اَصٕل پٲٹھۍ پکنٲوِتھ تِکیٛازِ گاڈن منٛز چھُ واریاہ فٲیدٕ اَکھ کِلوٗ چھُ گَژھان ترٛےٚ ہَتھ رۄپیہِ ژور ہَتھ رۄپیہِ اَکھ گاڈٕ کِلوٗ چھِ گَژھان تہٕ یُس یہِ گاڈٕ کِلوٗ گَژھان چھِ ژور ہَتھ رۄپیہِ اَتھ چھَنہٕ تیٖژاہ محنت تہِ چھَنہٕ کِہیٖنۍ نہٕ ییٖژاہ محنت اَتھ أسۍ وَنان چھِ اَکھ زٔنۍ تہِ ہیٚکہِ آسٲنی سان پَنٕنۍ فیملی اَتھ گاڈٕ فارمَس پٮ۪ٹھ پٲلِتھ تٔمس چھِ صِرف کَرٕنۍ کٲم اَمِچ خیال تھاوُن بیٚیہِ یِمن بیول ویول ترٛاوُن بیٚیہِ یِمن یُس سُہ گنٛدٕ آب چھُ سُہ کَڑُن تہٕ باقٕے چھَنہٕ أمِس ٹٮ۪نشَن زیادٕ کِہیٖنۍ تہِ نہٕ تہٕ یِم گرٛاہک چھِ تِم ہٮ۪کن گَرَے وٲتِتھ تہٕ تِم کَرَن کٲم تِم نِنی پانَے گاڈٕ اَصٕل پٲٹھۍ تہٕ نہ تہٕ ہیٚکہِ نہٕ اَکھ زٔنۍ سمندَرَس پٮ۪ٹھ وٲتِتھ پتہٕ ہیٚکہِ سۄ گاڈٕ رٔٹِتھ نہٕ ژھوٚٹ وَتھ چھےٚ تٔمِس یِہوٚے سۄ ہیٚکہِ بیول أنِتھ پتہٕ ہیٚکہِ سُہ ؤوِتھ تَتھ ہیٚکہِ سُہ آب تہِ اَصٕل پٲٹھۍ بٔرِتھ دوا تہِ اَصٕل پٲٹھۍ ترٛٲیِتھ پھل تہِ اَصٕل پٲٹھۍ ترٛٲیِتھ پتہٕ ییٚمہِ ساتہٕ گاڈٕ کھالنُک وقت واتہِ تہٕ اَتھ ہٮ۪کن زٕے نَفر کٔرِتھ اَصٕل پٲٹھۍ آسٲنی سان تِمَن میلہِ واریاہ فٲیدٕ اَتھ منٛز تہٕ مگر اَتھ چھُ ٹایمَس ٹایمَس ٹایمہٕ پٮ۪ٹھ ٹایمہٕ گاڈَن دوا دیُن پھَل دیُن تہٕ آب بدلاوُن